اَسلامُ علیکُم وعلیکُم سلام

ٲں ؤنِو ؤنِو صحت چھِ حظ ٹھیٖک شُکُر شُکُر گَرِ چھِو ٹھیٖک پانہٕ چھِو ٹھیٖک آ جناب جناب جناب جناب آ حکُم

اچھا گژھُن گژھُن کوٚت کوٚت چھُو تۄہہِ کوٚت کوٚت چھُو پروگرام تھومُت اچھا اَدٕ گژھَو ٲش کٔرِتھ اَسہِ اَدٕ گٔژھو ٲش کٔرِتھ کیٛاہ کیٛاہ مےٚ کیٛاہ چھُ کَرُن تُہۍ ؤنِو مےٚ تہِ بہٕ کَرٕ برابر تِتہِ کیٛاہ آسہِ

گاڑِ ٲں سورُے کیٚنہہ بَنہِ اَسہِ چھ سورُے کیٚنہہ اٮ۪رینجمنٛٹ تھومُت گاڑِ زٕ تہِ چھِ مےٚ نِش ٲں گاڑِ زٕ تہِ چھِ مےٚ کھیٚن چھیٚنُک آیٹَم تہِ بَنہِ سورُے کیٚنہہ بَنہِ تۄہہِ چھُو نہٕ کانٛہہ پریشٲنی گژھِ نہٕ تۄہہِ سورُے یہِ کَرٕ بہٕ سورُے یَتھ یَتھ جایہِ تُہۍ مےٚ ؤنِو گَژھُن چھ تَتھ تَتھ جایہِ بناو بہٕ کرٕ بہٕ تِمَن فون تہٕ تِم تھاوَن اٮ۪وَیلیبل سورُے کیٚنہہ آ نہ نہ بہٕ یِمہٕ پانہٕ تہِ بہٕ یِمہٕ پانہٕ تہِ کیٛازِ یہِ چھِ ٹوٗرِشٹ أمِس چھِ پٮ۪وان پانہٕ گَژھُن سۭتۍ أمِس گژھِ نہٕ کُنہِ کُنہِ طریٖقہٕ کانٛہہ تکلیف واتُن کیٚنہہ أمِس گژھِنہٕ کُنہِ طریٖقہٕ کانٛہہ تکلیٖف واتُن کِہیٖنۍ آ أمِس سۭتۍ چھِ پٮ۪وان پانہٕ گَژھُن آ یہِ اوس یہوے تھوڑا بہت دراوُس سایِڈَس آ ہے پَتہٕ کوٗتاہ طوٗفان کھسوٕ اَتھ کوٗتاہ کھسہِ نایِٹ ہیٚمہٕ اَتھ چھ گاڑِ واڑِ خرچہ سورُے دیُن

یِم گژھَن دۄہَس یہِ چھِنہ پَتہٕ وٕچھُن کَتھ کَتھ جایہِ چھُ گژھُن اگر مےٚ اگر ٲں اگر أسۍ مِثال گژھَو وٕنۍ گژھَو أسۍ بَنٛگَس اگر وٕنۍ بَنٛگَس ویلی گژھَو اَتھ کھسَن دۄہَس کٔژ نَفَر چھِو تُہۍ اَتھ کھسَن تقریٖبَن دہ ساس رۄپیہِ دۄہَس خرچہٕ دہ ساس ٲں اَتھ منٛز چھُنہ کھیٚون چیٚون سورُے کیٚنہہ تیوٗ تیوٗت کھسہِ دہ ساس اَتھ چھُنہٕ کھیٚون چیٚون سورُے کیٚنہہ اَتھ منٛز چھٕنہٕ کھیٚن چھیٚنٕکۍ وٮ۪رایٹی یُس یُس وٮ۪رایٹی کَشٹَمَرَس خۄش گژھِ سۄ آسہِ اٮ۪ویلیبُل آ یُس مطلب کَشٹَمَرَس یُس مطلب یُس تٔمِس وٮ۪رایٹی خۄش گژھِ سۄ آسہِ تَتہِ اٮ۪ویلیبُل تَتھ آسہِ نہٕ کانٛہہ ٹینشَن آ نہ نہ مےٚ سۭتۍ حظ چھِ کھسان واریاہ مےٚ حظ چھِ بہٕ حظ چھُس سارِنِیَن سۭتۍ کران دیٖلَر شِپ آ آ وٕنِو وٕنِو آ بَنہِ سورُے کیٚنہہ بَنہِ پرٮ۪تھ کانٛہہ چیٖز آسہِ اٮ۪ویلیبُل تہِ ٲں وٕنِو وٕنِو ادٕ ؤسِو ٲش کٔرِتھ ٲں اچھا اچھا اۄ یہِ کوٚت چھِ اۄلڈٕ چوک کپوارہ اچھا اچھا مےٚ مین چوکَس منٛز اچھا کلیر یہِ پٔرفیکٹ کٔژ نَفر ٲسیِو تُہۍ پانٛژھ گوٚو تیٚلہِ اَنَو سِکارپِیو مےٚ باسان

آ ادٕ سٕہ گژھِ نَہ سُہ گژھِ نا زیادٕ اصٕل تَتھ منٛز بِہِو نا کُھلہٕ ڈُلہٕ تہِ آ کیٛازِ ٲں ٲں تَوٕے چھُنہ کَشٹَمَرَس گژھِ نہٕ واتُن تکلیٖف کیٚنہہ بوٚڈ چیٖز چھِ نا یِہٕے آسان ٲں حُکم حُکم سُہ بَنہِ سُہ تہِ آ سُہ تہِ بَنہِ تیٚلہِ سورُے کانٛہہ ٹینشَن آسہِ نہٕ آ آ آ سُہ تہِ بَنہِ سُہ تہِ بَنہِ اَدٕسا ادٕسا یِتھ پٲٹھۍ تُہۍ ؤنِو یِتھ پٲٹھۍ کانٛہہ پرواے آسہِ نہٕ کانٛہہ پریشٲنی آسہِ نہٕ تۄہہِ دِمَو نہٕ کانٛہہ پریشٲنی چلو اوٚکے اوٚکے اَسلامُ علیکُم